اَسہِ تہِ اوس یہِ پرٛوڈَکٹ آرڈَر کوٚرمُت اَسہِ کَرِ یہِ آرڈَر ترٛوٚوُہ جُلاے تہٕ یہِ ووت پَتہٕ سَتووُہ جُلاے یُس یہِ پرٛوٚڈَکٹ یُس اَسہِ یہِ فیس واش آرڈَر اوس کوٚرمُت فارایورٕ پٮ۪ٹھ یہِ چھِ واریاہ زیادٕ رُت اَمہِ سۭتۍ مِلے اَسہِ واریاہ زیادٕ فٲیدٕ یُس یہِ سٲنۍ سِکِن چھِ یہِ گٔے نٔرِش

یہِ لَگہِ اگر آیلی سِکِن اگر کٲنسہِ آسہِ یا ڈَرٛاے سِکِن آسہِ یہِ چھِ دۄنوٕنۍ سِکِن لَگان یہِ چھُ مُفیٖد اَتھ منٛز چھِ تم آیٹَمٕز یِم اِنگرٛیٖڈَنٛٹٕز یِم اَتھ ساروِی کھۄتہٕ مُختٔلِف بَناوان چھِ تہٕ ییٚمہِ خٲطرٕ یہِ بہٕ چھس تۄہہِ ساروٕںۍ سَجَسٹ کَران شُکریہ